یُس أسۍ مَزہب اَپناوان چھُ تَتھ چھُ ناو دیٖنی اِسلام اَتھ پَتہٕ کَنۍ چھُ واریاہ شاندر ہِسٹورِکل اِوینٹہٕ یِمن منٛز شٲمِل چھُ جنگہِ بَدٕر جنگہِ اَحد واقعے کَربلہہ یِم چھِ دیٖنی اَسلامٕکۍ شان